اسلام علیکم ورحمۃ اللہ آز ووٚن ہو تۄہہِ بہٕ أکِس پَنٕنِس چیٖزَس مُتلِق کیٚنٛہہ کَتھٕ یُس زَن مےٚ حالہٕ حالے مٔلۍ اوٚن سٮ۪ٹھاہ سَستہٕ ریٹس پٮ۪ٹھ یَتھ زَن ناو چھُ مِکسر یہِ چھُ سٮ۪ٹھاہ فٲیدٕ منٛد چیٖز مےٚ چھُ یہِ واریاہَن کامین بکار یِوان بہٕ چھَس اَتھ منٛز قٕسمہٕ قٕسمہٕ کٮ۪ن میون ہٕنٛدۍ جوٗس بَناوان بیٚیہِ چھَس واریاہ مَسالہٕ اَتھ منٛز پیٖسِتھ کَڑان یِتھ پٲٹھۍ زَن مَرژٕوانگن گنٛڈٕ دالچیٖن اَدرکھ بٲدین تہٕ باقٕے مَسالہٕ بیٚترِ اَتھ چھِ پانٛژھ بانہٕ ترےٚ بٔڑۍ تہٕ زٕ لۄکٕٹۍ یِم زَن بیٚون بیٚون چیٖزَن ہٕنٛدۍ خٲطرٕ اِستعمال سَپدان چھِ یہِ مَکسر چھُ اَسہِ خانٛدرن تہٕ باقٮ۪ن بَڑین دۄہَن پٮ۪ٹھ بَکار یِوان ییٚلہِ زَن واریاہ پٔژھۍ گرن منٛز آسان چھِ یہِ چھُ آزکل پرٮ۪تھ کُنہِ گرس منٛز لَبنہٕ یِوان تہٕ أکِس اِنسانَس کامٮ۪ن منٛز مدد دِوان